اَسلامُ علیکُم ٹھیٖک پٲٹھۍ چھِو حظ اَصٕل پٲٹھۍ أکیٛاہ گری اوسُس

اَتہِ چھُنہ کہیٖنۍ یِوان یورٕ اوس شاٹیج تہٕ مےٚ واتہِ صُبحَس گٲڑۍ اَکھ نٮ۪برٕ پٮ۪ٹھ تہٕ تۄہہِ کٔژ آسہٕ ضوٚرَتھ چلو ٹھیٖک چھُ تیٚلہِ انو بہٕ صُبحس نَو بَجے صُبحٲے شےٚ بَجے اگر کالَے وٲتۍ یِم کَٹھ تہٕ بہٕ ترٛاوٕ تۄہہِ کالَے تیٚلہِ چھُنہ ٹھیٖک چلو ٹھیٖک حظ چھِ